اسلام علیكم ورحمتہ اللہ وبرکاتہ جِناب معزرت ٲسِن زِ اَسہِ کَرے تٕہٕنٛدۍ یِم رٮ۪سٹورنٛٹ پٮ۪ٹھ یہِ تَبَکھ ماز تہٕ بیٚیہِ حظ کَرے اَسہِ رِستہٕ کیٚنٛہہ آرڈَر تہٕ یَتھ منٛز کہِ مےٚ چھِ غلطی گٔمٕژ یا أسۍ وَنو یہِ چھِ خۄدا صوبنٕے کَرُن آسان زِ اَسہِ چھِ آمٕتۍ یِم پٔژھۍ زٕ یِمَن چھِ یارٕ میٛادَس دود تہٕ بہٕ چھُس وۄنۍ وَنان تَبَکھ ناٹہٕ یِم چھِ تَبَکھ ناٹہٕ پیٖس ژور ٲسۍ مےٚ آرڈَر کٔرۍمٕتۍ تہٕ بیٚیہِ یہِ رِستہٕ یِم ہَٹٲیِو یِم کٔرِو رِموٗ تہٕ تُہۍ سوٗزِو حظ سِمپٕل حظ آبہٕ گوش بیٚیہِ سوٗزِو پالکہِ پیوٗنٛت بَنٲیِتھ یَتھ منٛز یہِ چھِ تُہۍ کٔرِو پٔتِم یُس چیٖز چھِ مےٚ اوٚنمُت یہِ تَبکھ ماز تہٕ رِستہٕ یِم ژھٕنِو تُہۍ ہَٹٲیِتھ بٲقٕے وَسَلام اَسَلامُ علیکُم